انڈین فلمٕز ٲں تَمہِ سۭتۍ چھِ اسہِ واریاہ زیادٕ ایٚنٹرٹینمیٚنٛٹ حاصل گَژھان یہِ چھِ أسۍ ایٚنٹرٹینمیٚنٛٹ خٲطرٕ یوٗز کران زیادٕ تر چھِنہٕ أسۍ ٲں فلمہٕ وُچھان کیٚنٛہہ اینٛڈ ٲں میٛوٗزِک تہِ چھُ تِمن ٲں واریاہ زیادٕ انڈرسٹینٛڈیبٕل آسان ٲں بیٚیہِ چھُ یُس یہِ شارُخ خان چھُ مےٚ فیورِٹ ایٚکٹر اینٛڈ مادوری دِکشِت فیورِٹ ایٚکٹرٛیٚس ٲں أسۍ چھِ کران زیادٕ تر بالی وُڈ میٛوزِک ٲں سانٛگٕس ایٚنجواے ٲں لایک اولڈٕ اِز گولڈٕ ٲں ٹیٚل اَس ٲں ارجیٖت سِنٛگھ یُس چھُ سُہ چھُ اسہِ ٲں فیورِٹ سِنٛگر ایز ٲں تٔمۍ سٕنٛز مطلب یۄس ٲں وایس چھِ سۄ چھِ واریاہ زیادٕ خوبصوٗرت بیٚیہِ چھِ سۄ ٲں ہارٹ ٹَچِنٛگ ٲں تٔمس آواز ٲں سُہ چھِ أسۍ واریاہ زیادٕ ایٚنجواے کران تٔمۍ سُنٛد میٛوٗزِک سُہ چھُ واریاہ زیادٕ رٕتۍ سانٛگٕز گیٚوان اینٛڈ سُہ چھُ موسٹہٕ ہِٹ سِنٛگر آز ہنٛدوستانَس مَنٛز